سٲنِس گامَس نَزدیٖک چھنہٕ کانہہ یہِ باجان ٹراپی یا نہ چھُ یہِ چیٖز ییٚتہِ آسان ییٚتہِ چھِ خٲلی اکھ چیٖز آسان ییتیس مطلب ییٚمہٕ میوٗزِک ییٚمہٕ چیٖز یِنۍ اِستعمال کرنہٕ تٔمۍ گٔے یِم خاندرَن پٮ۪ٹھ چھِ یور یِوان گیونہِ یِوان چھِ مطلب رِندا ہو رِندا ہو یا بومبرو بومبرو یِمَے چیٖز یِمَے میوٗزِک یِن یِم چیٖز چھِ أسۍ اِستعمال کران کانہہ گیوَن وول چھُ یِوان سُہ چھُ یِوان یور پَتہٕ چھُ لَگان تمنٕے چیٖزَن پٮ۪ٹھ گیوُن گیوُن تٔمَے چیٖز لَگان ووٚں ہُتھ کٔنۍ چھِنہٕ أسۍ یِتھٕے کٔنِیتھ لاگان کہِ یا پِکنِکَن پٮ۪ٹھ گژھو پَتہٕ آسہِ کانہہ جَماتھ سُہ تہِ لاگہِ تَتیس تہِ کَرُن ہُتھ کٔنۍ چھنہٕ أسۍ لاگان یہِ کَرُن کہِ گامَن منٛز ییٚتہِ چھِ زیادٕ تَر یمَے ناتہٕ وَنان ہُہ وَنان خٲلی چھِ خاندرَن پٮ۪ٹھ وَنان نہٕ کیٚنہہ بٲتھ وٲتھ بیٚیہِ یِم میوٗزِک یِم اِنسٹروٗمینٹہٕ چھِ تٔمۍ چھِ استعمال گژھان خاندرَنٕے پٮ۪ٹھ ہُتھ کٔنۍ چھنہٕ عام پٲٹھۍ گژھان یا شَتوُہ جَنؤری آسہِ اِنڈِپینڈیس ڈے آسہِ سیلِبریٹ کَرُن یا بدل کانہہ رِبَبلِک ڈے چھُ سیلِبریٹ کران تَتھ پٮ۪ٹھ چھُ مَناوان یہِ پُلیٖس آرمی ایس پی بٔڑۍ بٔڑۍ یِمن منٛز چھِ روزان تَمہِ ساتہٕ چھِ تٔمۍ میوٗزِک اِنسٹروٗمینٹ اِستعمال